ہیلو اسلام اسلامُ علیکُم اہَن حظ بُرہان صٲب چھُس بالکل حظ اَسہِ چھِ یہِ بَٹھ حظ پَںُن حظ اہَن حظ بالکل حظ کالِٹی چھ اَسہِ واریاہ اَصٕل آسان تُہۍ ہیٚکِو ٹِرٛپٕل ٹوٗ چھِ اَسہِ سانہِ یَتھٕ سیرِ حظ نمبر آسَان ٹِرٛپٕل ٹوٗ تہٕ اَسہِ چھُ ییٚکہِ ییٚتہِ یَتھ چھِ وَنَان کھِرَم سِری گُپوارہ تہٕ ییٚتی چھُ سون یہِ بَٹھٕ حظ بالکل تہٕ اگر تۄہہِ سیرِ ہِنٛز کالِ کالِٹی آسِوٕ چک کَرٕنۍ تہٕ تُہۍ ہیٚکِو یور سٲنِس یَتھ بَٹھَس پٮ۪ٹھ یِتھ ییٚتہِ ہیٚکِو تُہۍ اَمِچ کالِٹی چَک کٔرِتھ

سُہ ہیٚکِو تُہۍ ییٚتی وٕچھِتھ ییٚتٮ۪ن چھِ مِثال کے طور پَر واریہو قٕسمَن ہٕنٛد سیرِ چھِ أسۍ بَناوان اَتھ چھِ یِوان اَکھ ڈَبٕل ڈاے تہِ بیٚیہِ چھِ یِوان فِنِش دِنہٕ پَتہٕ یہِ مِشیٖنو تھرٛوٗ تہِ چھِ یِوان دِنہٕ فِنِش أکِس تہٕ بیٛاکھ چھِ یِتھَے پٲٹھۍ نیران سِمپٕل حظ سُہ کٔرِو تُہۍ پَتہٕ پانَے چوٗز تۄہہِ کَمہِ کالِٹی ہِنٛز آسِوٕ ضروٗرت تہٕ بیٚیہِ ؤنِو تُہۍ اَسہِ تۄہہِ کۭژاہ چھُ مطلب تۄہہِ کۭژاہ کانٹِٹی چھو ضروٗرت سیرٮ۪ن ہٕنٛز اچھا تہٕ بالکل بالکل بالکل تۄہہِ دِمو أسۍ کیش ڈِسکاوُنٛٹ تہِ اگر تُہۍ کرٛیڈِٹَس منٛز تہِ نِیُو تہٕ تَتھ منٛز تہِ میلوٕ تۄہہِ واریاہ ڈِسکاوُنٛٹ کرٛیڈِٹَس میل نو تۄہہِ دَہ پٔرسَنٛٹ تہٕ البتہ اگر تُہۍ کیش ڈِسکاوُنٛٹ آسِوٕ ضروٗرت تَتھ منٛز میلن پٔنٛژٕ پٔرسَنٛٹ تام حظ

تہٕ فِلحال تُہۍ کٔرۍ زیو سون سٲنِس یَتھ پٮ۪ٹھ تہِ کٔرۍ زیو تُہۍ بَٹھَس پٮ۪ٹھ وِزِٹ تہٕ ییٚتہِ ملوٕ تۄہہِ بالکل باضٲبطہٕ اَدٕ حظ تُلِو اَسَلامُ علیکُم